سَلام علیکُم حِناب ٹھیٖک چھِو حظ تُہۍ چھِو حظ یہِ یہِ ٹینٛٹ رِزوان ٹینٛٹ ہاوُس حِناب اَسہِ اوس یہِ کینوپی ضروٗرت تہٕ ٹینٛٹ اوس ضروٗرت اَسہِ اوس یہِ نایِٹ آوُٹ خٲطرٕ گژھُن دۅن دۄہَن تہٕ ہاں ٹریکِنگ خٲطرٕ اوس اَسہِ گژھُن یور کونٛژناگ تہٕ تَمہِ خٲطرٕ ٲسۍ اَسہِ ٹینٛٹ زٕ ضروٗرت أسۍ چھِ ژور نَفر تانۍ تۄہہِ کٕم ٹینٛٹ چھِو ایٚویلیبٔل ٹھیٖک ژور نَفر چھِ أسۍ أسۍ نِمو تیٚلہِ ٹوٗ پٔرسَن زٕ بیٚیہِ نِمَو فور پٔرسَن اکھ تہٕ تَتھ منٛز تھاوَو یہِ سامان وامان تہِ ما آسہِ چھُ تھاوُن تَتھ منٛز اَہَن حظ سُہ چھُ ضروٗری تَتھ سۭتۍ گٔژھن تِم آسٕنۍ لایٹ وغیرہ تِم گَژھن آسٕنۍ تٔتھۍ سۭتۍ تہٕ تِم سِٹِک وِٹِک اَسہِ چھُ ضروٗرت سٔتمہِ سٔتمہِ چھُ اَسہِ گژھُن بَٹوار بَٹوار شامَس نِمَو أسۍ تۄہہِ نِش صبُحس نیرو أسۍ صُلی تہٕ پَتہٕ تۄہہِ کَتٮ۪نَس چھُو یہِ دُکان اَڑس منٛزٕے چھا اَچھا ٹھیٖک ریٹ کیٛاہ چھِ گژھان ٲٹھ شَتھ ہُتھٕ پٲٹھۍ چھِوا تُہۍ کٕنن اَچھا ٹُوینٛٹی فور اَوٲرٕس چھِ ٲٹھ شَتھ رۄپیہِ ٹوٗ پٔرسَنٕز اَچھا ٹھیٖک ہِشی ریٹ تی ہا وۅنۍ چھِ أسۍ سِٹوٗڈَنٹٕے تہٕ اَگر ڈِسکاوُنٛٹ تھوڑا کٔرۍہیٖو کیٚنٛہہ تہٕ چلو حظ ٹھیٖک چھُ اَچھا ٹھیٖک چھُ ٹھیٖک چھُ تیٚلہِ یِمَو أسۍ کالٕے نا تیٚلہِ تُہۍ چھِوا یِتھٕ پٲٹھۍ ہُتھٕ پٲٹھۍ چھِوا کٕنان تُہۍ مطلب مٔلی چھِوا تُہۍ دِوان یہِ ٹوٗ پٔرسَن کۭتِس چھُ گژھان اَچھا ٹھیٖک چلو أسۍ نِمَو فِلحال یِتھٕے پٲٹھۍ تہٕ فِلحال چھُ اَسہِ نایِٹ آوُٹ کَرُن دۅن دۄہَن تہٕ چلو شُکرِیا تیٚلہِ یِمَہو أسۍ شامَس اَپٲری وعلیکُم سَلام